گۄڈٕ چھِ أسۍ وارِیاہ زیادٕ پننٮ۪ن تیٚہوارن پٮ۪ٹھ رنان تہٕ سانہِ تیٚہوارَن مطلب عیٖد چھِ آسان لکٕٹ تِمو منٛز چھِ لکٕٹ عیٖد آسان بٔڑ عیٖد چھِ آسان عیٖدُل میٖلادُل نبی چھُ آسان أسۍ چھِ وارِیاہ زیادٕ تِمو منٛز چھِ أسۍ سارِویو کھۄتہٕ زیادٕ یُس گۄڈٕ بِریانی بَناوان بِریانی سۭتۍ سۭتۍ چھِ أسۍ چِکن کَباب تہِ بَناوان چِکن فریٛڈ تہِ کَران کانٛتی تہِ بَناوان مَلب کیٚنہہ تُہ چھِ أسۍ تَمہِ دۄہ بَناوان سلات تہِ چھِ أسۍ بَناوان تہٕ بیٚیہِ وارِیاہ وارِیاہ زیادٕ